بہٕ ییٚلہِ تہِ کانٛہہ خبَر اخبار چھس پران یا ٹی ویس پٮ۪ٹھ چھَس نہٕ خبر بوزان مےٚ چھ لگان خبَر بوزٕنۍ پسنٛد کیازکہِ خبرِ سۭتۍ چھِ اِنسان یہِ ستررک روزان اِنسانَس چھ روزان دیماغس منٛز خیالَس منٛ زکَتھ جایہِ کیاہ چھ گژھان تہٕ اِنسان چھُ ہیٚکان بیٚبَر نیٖرِتھ پتہٕ اِنسان مطلب خبردار روٗزِتھ کہِ دٔلیٖل کیاہ چھِ چلان دُنیاہَس منٛز مےٚ چھِ پسنٛد بہٕ چھس بوزان ہر کانٛہہ قمسٕچ خبَر سپوٹَس خبَر تہِ چھس بہٕ بوزان کُنہِ جایہِ چھ کیٚنٛہہ کرایم گژھان تمِچ خبَر تہِ چھَس بہٕ تھاوان زہنَس منٛز کہِ کَتھ جایہِ کیُتھ ماحول چھُ پرنٕکِس بارَس منٛز تہِ چھَس بہٕ خبرٕ وٕچھان بیٚیہِ چھِ اِنسان کُنہِ سات سیاستہٕ کِس بارَس منٛز خبر آسان چلان سُہ تہِ چھ اِنسان کران پسنٛد بوزُن مگر زیادٕ تَر چھَس بہٕ بوزان کرایمَس مُتعلِق خبرٕ کیازکہِ امہِ سۭتۍ چھ اِنسان خبردار روزان کہِ کَس اِنسانَس پٮ۪ٹھ پزِ بُروس کرُن تہٕ کَس اِنسانَس پٮ۪ٹھ پزِ نہٕ بُروس کرُن أزۍ کِس زمانَس منٛز کیاہ کیاہ چھُ گژھان تِتھ پٲٹھۍ چھ روزان اِنسان خبردار تہٕ یہِ چھِ واریاہ زیادٕ اصٕل یہِ خبر بوزُن چھُ واریاہ زیادٕ اصٕل تہٕ خبَر گژھِ پرٮ۪تھ کانٛہہ اَکھ اِنسان بوزُن